ہاں بالکُل مےٚ ہسا چھُ کوٚرمُت اکھ بٔرڈے کاڈ پننہِ وٮ۪سہِ تٔمۍ سٕنٛدِس زاہ دۄہس پٮ۪ٹھ توفہٕ یُس مےٚ کاڈ اوس گرِ بنٛوومُت سُہ ہسا اوس واریاہ خوٗبصوٗرت کاڈ مےٚ بنٛوومُت یِم کاڈ أسۍ مٔلۍ چھِ انان تِمن منٛز چھُنہٕ آسان سُہ محبت سُہ پیار یُس أسۍ پننہِ اتھٕ چھِ بنٲوتھ دِوان کٲنٛسہِ اگر أسۍ پانہٕ پننہِ اتھٕ لۄکٹُے مۄکٹُے چیٖز بناوو سُہ چھُ آسان سار سا سا ساروٕے کھۄتہٕ اصل بیٚیہِ چھُ سُہ سارنٕے خۄش گژھان ییٚمہِ وِزِ بہٕ چھس فٲرِغ چھس آسان بِہِتھ بہٕ ہسا چھس تمہِ وِزِ یِمے کامہِ انجام دِوان بہٕ چھس بناوان اٮ۪نورسری کاڈ بٔرڈے کاڈ میریج کاڈ پتہٕ چھس بہٕ تِم کٲنٛسہِ ضروٗرت ییٚمہِ ساتہٕ آسان چھِ بہٕ چھس سُہ تِم کاڈ تِمن دِوان